اسہِ چھِ ییٚتہِ ہاسپِٹل اسہِ چھِ ییٚتہِ پی ایٚچ سی کیٚلَم ٲں کیٚلَم پی ایٚچ سی تَتہِ چھِنہٕ تَتہِ چھِنہٕ ییٖژاہ ہا فیسَلٹی کیٚنٛہہ تَتہِ چھُ سُہ چھُ واریاہ لۄکُٹ ہاسپِٹَل تہٕ یَپٲرۍ چھِ واریاہ گام تہِ بٔڑۍ تَتھ تہٕ تہٕ سُہ چھُنہٕ واریاہ اصٕل تِہ کِہیٖنۍ تَتہِ چھِنہٕ بیٚڈ ویٚڈ تہِ چھِنہٕ تَتہِ زیادٕ کیٚنٛہہ آکسیٖجَن سَپلاے چھِنہٕ سِلیٚنڈَر چھِنہٕ کیٚنٛہہ ٲں سٔرجکٕل ٹوٗلٕز ووٗلٕز چھِنہٕ تَتہِ کیٚنٛہہ ٲں سٲنِس ایرِیا ہَس منٛز کہِ بہٕ کَرٕہو کیٛازِ چھِنہٕ بہٕ کَرٕہو تۄہہِ سُہ اِنسِڈیٚنٛٹ تہِ شیر اَکہِ دۄہ گوٚو مےٚ یِتھٔے کٔنۍ کَزٕن برٛدرَس ایٚکسِڈیٚنٛٹ سُہ نِیٛوکھ پتہٕ تور جلدی جلدی سان تہٕ مطلب سُہ بِچارٕ مَرِیٛاو اَگر نہٕ پتہٕ ٲں جلدی جلدی کَریے یَس یا بٔتھہِ گٔیاو ٹرٛیفِک ویفِک سُہ مَرِہا بِچیٛور وَتے ییٚلہِ اسہِ تور اسہٕ نیٛو تِمو لٲج تٔمس ڈرٛیٚسِنٛگ ویٚسِنٛگ کَرٕنۍ کہتانۍ مگر تِمو تِم چھِ دپان تٔمِس چھُ آکسیٖجَن لاگُن تِم چھِ دَپان ہے اسہِ نٔے چھُیی نہٕ ییٚتہِ آکسیٖجَن فیسَلٹیی اسہِ چھِنہٕ ییٚتہِ آکسیٖجَن سِلیٚنڈَرٕے اسہِ دوٚپُکھ ہے توہہِ کیٛازِ رُکوُو تیٚلہِ توہہِ ٲسوٕ نہٕ أمِس یہِ ڈرٛیٚسِنٛگ ویٚسِنٛگ کَرٕنۍ کیٚنٛہہ ڈرٛیٚسِنٛگ ہُنٛد اوس سہلٕے اَگر أمِس تھوڑا رَتھ وَسہِ ہے تہِ مگر أمِس گٔژھ نہٕ آکسیٖجَن سَچیٛوٗریشَن گژھٕنۍ کَم کیٚنٛہہ تۄہہِ کیٛازِ روٚٹہون تیٚلہِ ییٚتہِ تہٕ أمے چھیٚس بہٕ دَپان سٲنِس گامَس منٛز تہِ گوٚژھ گژھُن یہِ اَتہِ یہِ تھوڑا ڈیٚولَپمیٚنٛٹ گٔژھ اَتھ گٔژھٕنۍ سٲنِس ہاسپِٹَلَس منٛز اَتہِ چھِ اسہِ پتہٕ واریاہ پرٛابلِم پتہٕ گژھان ییٚلہِ ایٚمَرجنسی کیسِز چھِ یِوان اَتہِ چھَنہٕ آسان فیسلٹی اسہِ چھِ گژھان پتہٕ پرٛابلِم